اَگر ہَسا أسۍ گاندَربَل ضِلعٕچ کَتھ کَرَو یہِ ہَسا چھِ اَکھ خوٗبصوٗرَت ضلعہٕ کٔشیٖرِ ہٕنٛدِس وادی منٛز لَبنہٕ یِوان یُس زَنہٕ پَنٛنیٚن رِواجَن تہٕ رَسوماتَو سۭتۍ خاص کَر پہچھانہٕ چھُس یِوان یہِ ضلعہٕ ہسا چھُ دریایہِ سِنٛد کِس بٔٹھِس پٮ۪ٹھ آباد سَپُدمُت برۄنہٕکۍ لوٗکھ ہسا ٲسۍ زیادٕ پہم اُمنٕے آبہٕ یٔتیُک آبُک آگر آگُر آسی تِمنٕے جایَن ٲسۍ روزُن پَسنٛد کران تہٕ یُس یہِ گاندَربَل ضلعہٕ چھُ اَتھ سۭتۍ تہِ سَپدیو یِہٕے واقِعہ یِمہٕ ہسا پرٲنۍ لُکھ ٲسۍ یِمَو ہسا گٕے أتھٕے آبَس نزدیٖک یٔتیٚن یہِ آب اوس یِمَن بنان یعنی یُس یہِ تہٕ وارٕ وارٕ ہسا لٔج بستی بستی ہسا گٔے بڑان بڑان اَتھ ہسا بنیاو اَکھ ضلعہٕ یَتھ وَنان چھِ گاندَربَل ضلعہٕ اَتِکۍ لُکھ تہِ ہسا چھِ پَنٛنیٚو رُسوٗماتَو حِسابہٕ گٮ۪وان تہٕ تہوار مناوان اَگر ہسا اَتہِ کٮ۪ن کیٚنژھَن خاص جایَن ہٕنٛز ذِکِر کَرَو یِمَن جایَن ہسا برونٛہہ کالہِ پٮ۪ٹھٕے لُکھ یِوان گژھان چھِ روٗدۍ مٕتۍ تہٕ أزکِس کالَس منٛز تہِ چھِ لُکھ اور یِوان گژھان روزان تہٕ تَتھ منٛز ہسا چھِ گۄڈٕنِکسٕے نمبرَس پٮ۪ٹھ اَکھ نامہٕ وَر جاے یِوان یَتھ ہسا وَنان چھِ خیٖربوانی مندَر آ یہِ خیٖربوانی مندِر ہسا چھُ یہِ ہسا چھُ أتھٕے ضلٕے گاندربَلا کِس تُل مُلہٕ أکِس علاقَس چھُ ناو اَتہِ تُل مُلہٕ تٔتھٕے علاقَس منٛز چھِ یہِ واقعہ تہٕ اَتھ مندرَس منٛز ہسا چھِ اَتھ مندرَس منٛز ہسا چھُ ہِنٛدُو مزہب چہٕ دیوی ۂنٛز مورتی ییٚمِس زَنہٕ ناو چھُ راگنَوا راگنِیا دیوی تہٕ لُکھ ہسا چھِ أمۍ سٕے دیوی ۂنٛز پوٗزا کران اور ہسا چھِ واریاہ کٔشیٖرِ ۂنٛدۍ کوٗنَو کوٗنَو پٮ۪ٹھ پٔنٛڈِتھ یِوان تِم چھِ اَتہِ ؤری یَس منٛز چھُ تِمَن اَکھ خاص دۄہ آسان تَتھ منٛز چھِ تِم أمۍ سٔنٛز پوٗزا کران تہٕ بیٚیہِ أمۍ سُنٛد مٲلہٕ مناوان تہٕ کٔشیٖرِ علاوٕ یِمہٕ کیٚنہہ پنڈِتھ کٔشیٖرِ نیٚبَر چھِ روزان تِم تہِ ہسا چھِ دُنیاکیو کوٗنَو کوٗنَو پٮ۪ٹھ اور واتان تہٕ اَتھ مٲلَس منٛز حصہٕ نِوان تہٕ یہِ مٲلہٕ چھِ تِم بَڑٕ دُم دام تہٕ چِکہٕ چاو سان مناوان اَتھ دۄہَس ہسا چھِ یِمَو اَکھ خاص ناو دیُتمُت یَتھ سا ناو چھِ وَنان یِم جیستھا آستھامی تہٕ یِم پنٛڈِتھ ہسا چھِ أمۍ دۄہ کٲم کران یِم ہسا چھِ تُملَس اَکھ خاص قسمُک اَکھ کھٮ۪ژٕر ہِش بناوان تِم ہسا چھِ خیٖر ہِش بناوان سُہ ہسا چھِ توٚملَس اَکھ خاص چیٖزا اَکھ بنان یُس ہسا کھیٚن چیٖز چھُ آسان تہٕ یہِ ہسا چھِ بناوان تِم پَنٛنہِ أمۍ سٕے دیوی خٲطرٕ تہٕ أمۍ سٕے برونٛہہ کَنہِ چھِ یہِ پیش کران تہٕ یِتھ پٲٹھۍ ہسا چھِ یِم ہاوان زِ أسۍ چھِ پَنٛنِس مزہبَس ثابِت قدم تہٕ أمۍ علاوٕ ہسا چھِ یِمہٕ أمِس دیوی ۂنٛدۍ مانَن وٲلۍ لُکھ یہِ مانان زِ اَتہِ ہسا چھُ اَکھ ناگ نٮ۪ران یُس ہسا أتھٕے یِمَن یہِ مندِر چھُ سُہ ہسا چھِ أتھٕے أندۍ أندۍ وَسان سُہ ناگ تہٕ یِم أمِس مانَن وٲلۍ چھِ آسان تِم ہسا چھِ یِتہِ مانان زِ یُتھ آب اَتھ ناگَس وَتھِ تہٕ یہِ ہسا چھُ آب ہسا چھُنہٕ اَتھ پانٕے وۄتھان واریاہَو رٔنگۍ کیٚنہہ بلکہ یہِ ہسا چھِ أمۍ یہِ ہسا چھُ ہاوان اَسہِ یُس سٲنۍ ؤنکٮ۪س یہِ دیوی چھِ أمِس کیُتھ ہسا ؤنکٮ۪نَس موٗڈ چھُ یا أمِس کیُتھ ؤنکٮ۪نَس مِزاج چھُ یہِ چھا اَسہِ نِشش یہِ چھا اَسہِ نِش ناراض أمِس چھا شرارَت سون کِنہٕ أمِس آیہِ یہِ سون پوٗزا کَرُن پَسنٛد تہٕ تٔمی حِساب چھُ أمۍ ناگُک آب تہِ وَسان اَگر یہِ خۄش آسہِ تیٚلہِ چھِ اَکھ خۄشگوار آب وَسان أمۍ منٛز اَگر یِمَن باسان چھِ زِ یہِ ہسا چھِنہٕ اَسہِ خۄش تیٚلہِ چھِ بدل رٔنگۍ آب وَسان یِمَن چھِ گژھان پانٕے چھِ یِمَن تران سَمجھ زِ یہِ ہسا چھِ اَسہِ ؤنکٮ۪نَس ناراض تہٕ یِم چھِ پَتہٕ تٔمی حِساب پوٗزا کران تٔمِس چھِ مناوان اَما پوٚز اَتھ مٲلَس منٛز ہسا چھِنہٕ صرِف أمی ییٖتیاہ ہِنٛدُو مزہبٕکۍ ییٖتیاہ لُکھ حصہٕ نِوان کیٚنہہ بلۍ زَن چھِ اَتھ منٛز واریاہ مُسلمان لُکھ تہِ حصہٕ نِوان یِمَو سۭتۍ ہسا یہِ مٲلہٕ اَکھ نٕوٕے رونق چھِ تراوان ییٚلہِ ہسا دۄشوٕنی مزہبٕکۍ لُکھ اَتھ منٛز رَلان چھِ اَتھ منٛز ہسا چھِ واریاہَن مُسَلمان بایَن ۂنٛدۍ دُکان تہِ آسان یا باقٕے باقٕے چیٖز تہِ آسان یِمَو سۭتۍ ہسا اَتھ مٲلَس شوٗب ہِش چھِ یِوان یِمَو سۭتۍ ہہ یہِ مٲلہٕ رَنٛگ بہٕ رَنگی چھُ گژھان تہٕ ہِنٛدُو مزہب علاوٕ علاوٕ ہسا چھُ اَتہِ واریاہ اسلامی تہوار تہِ مناونہٕ یِوان تِکیٛازِ اَگر أسۍ وُچھَو زیادٕ پہم لُکَن ۂنٛزۍ آبٲدی یُس ہسا اَتہِ چھُ سُہ ہسا چھِ اسلام مزہب مانَن واجِن آبٲدی تٔمۍ موجوٗب ہسا چھِ اَتہِ أمۍ ہِنٛدُو مزہب کہ تہوار علاوٕ واریاہ اسلٲمی تہوار تہِ مناونہٕ یِوان یَتھ منٛز زَنہٕ ماہِ رمضان لَکٕٹ عیٖد تہٕ بوٚڈ عیٖد زیادٕ پہم نامٕوَر چھِ تہٕ اُمَن مُسلمان تہوارَن منٛز ہسا یِم أمہٕ کٲشِر پنڈِتھ چھِ آسان یِم تہِ ہسا چھِ یِمَن منٛز حصہٕ نِوان تہٕ أہٕنٛدۍ سۭتۍ ہسا چھِ اَتہِ نٕوٕے رونَق باسان اَماپوٚز دۄشوٕنی یَن مزہبَن ۂنٛدۍ لُکھ ہسا چھِ اَتھ منٛز پانہٕ ؤنۍ اَمنہٕ تہِ اتحاد سان روزان تہٕ اَکھ أکِس اَتھٕ روٚٹ کران ییٚمۍ سۭتۍ زَنہٕ اُہُنٛد یہِ روزمرہ زندگی چھِ یہِ ہسا چھِ امنہٕ سان تہٕ خۄشگوار گُزران تہٕ أمۍ علاوٕ اَگر أسۍ گاندَربَل ضلعہ کِس خانٛدرَن مُتعلِق کَتھ کَرَو تہٕ خانٛدرَن ۂنٛز یُس ہسا یہِ رَسٕم چھِ آسان یہِ ہسا چھِ اَتہِ بَڑٕ دوٗم دام سان مناونہٕ یِوان تہٕ خانٛدرَن منٛز ہسا چھُ اَتہِ اَکھ خاص قسمُک گٮ۪وُن گٮ۪وُنہ یِوان یَتھ زَنہٕ ناو چھُ وَنان وَنہٕ وُن وَنہٕ وُن ہسا چھِ ضلعٕے گاندربَلَس منٛز واریاہ نانمٕوَر گٮ۪وُن یِوان مانٛنہٕ اَتِکۍ لُکھ ہسا چھِ مانان زِ یُس یہِ گٮ۪وُن چھِ یہِ ہسا چھِنہٕ خٲلی أسۍ مَزٕ باپت استعمال کران کیٚنہہ یہِ ہسا چھِنہٕ خٲلی أسۍ مَزٕ تُلنہٕ باپَت گٮ۪وان کیٚنہہ بلۍزِ بلۍزَن یِم ہسا یِم خانٛدَر کَرَن واجِنۍ جوٗرۍ چھِ آسان اَتھ منٛز ہسا چھِ یِمَن خٲطرٕ واریاہ دُعا آسان مَگنہٕ آمُت أہٕنٛزِ یُس یِمَن نٔو زندگی شُروٗع گژھَن واجِن چھِ اَتھ منٛز سا چھِ اُمنٕے خٲطرٕ آسان یِمَن دُعٲے خٲر کرنہٕ آمُت یُس ہسا یہِ نٔو زندگی چھَو شُروٗع کَرٕنۍ یُس ہسا تۄہہِ یہِ نٔوے زندگی چھَو شُروٗع کَرٕنۍ تَس سا گژھیو تۄہہِ خۄشگوار نٮ۪رٕنۍ یہِ ہسا گژھیو تۄہہِ کامیٲبی سان ہسا گژھیو تُہۍ اَتھ بوٹھ کھسٕنۍ خانٛدرَس منٛز ہسا چھِ اَتِکۍ لُکھ آم طور یہِ دۄن رٲژَن منٛز یہِ تقسیٖم کران تہٕ أکِس راژِ ہسا چھِ تھومُت ناو مٲنٛزۍ راتھ تہٕ بیٚکِس ہسا چھِ تھومُت ناو خانٛدرٕچ رات یَتھ منٛز اومہٕ سَب چھِ پتہٕ دِوان مٲنٛزۍ رٲتۍ منٛز کِس راتَس منٛزٕے ہسا چھِ یہِ وَنوُن یِوان کرنہٕ تہٕ بیٚیہِ ہسا چھِ اَتِکۍ لُکھ أتھٕے راتَس منٛز ماہِرِنہِ مٲنٛز وٲنٛز لاگان تہٕ مہرازَس چھِ کَٹٲے کران تہٕ یِمَن دۄشوٕنے چھِ یِوان تیار کرنہٕ تہٕ پَتہٕ ہسا چھِ بٮ۪کہِ دۄہ یُتھٕے خانٛدرُک دۄہ چھِ واتان یا یُتھٕے سَبہِ ہُنٛد دۄہ چھِ واتان اَتھ منٛز ہسا چھِ یِمَو خانٛدَر کَرَن والیٚو پَنٛنیٚن ہمسایَن تہٕ بیٚیہِ رِشتہٕ دارَن پرژھمُت آسان تِمَن خٲطرٕ ہسا چھُ اَکھ خاص قسمُک غزا غزا تیار کرنہٕ آمُت آسان یَتھ زَنہٕ ناو چھِ وَنان وازٕوان وازٕوان ہسا چھِ کٔشیٖرِ ہُنٛد اَکھ نامٕوَر غزا رَنٛنہٕ یِوان تہٕ لُکھ ہسا چھِ اَتھ منٛز حِصہٕ نِوان یِمَن زَنہٕ پرژھنہٕ چھُ آسان آمُت تہٕ یِم ہسا چھِ اَتھ منٛز اِتھ پٲٹھۍ پَنٕنۍ خوشی ہُنٛد اظہار کران یِم ہسا چھِ پَنٛنہِ خوشی ظٲہِر کران أمۍ علاوٕ ہسا چھِ کیٚنہہ لُکھ خاندرَن منٛز وَنٛنہٕ ؤنۍ علاوٕ بانڈٕپٲتھر بوزُن تہِ پَسنٛد کران أمۍ موجوٗب ہسا چھِ یِم کیٚنہہ خاص قسمٕکے ہُنر منٛد لُکھ اَنان تہٕ یِم ہسا چھِ اَتہِ أمۍ دوہ بانٛڈٕ پٲتھر بانٛڈٕ پٲتھر ہسا چھِ کٔشیٖرِ ہُنٛد اَکھ نامٕوَر نَژُن مانٛنہٕ یِوان اَتھ منٛز ہسا چھِ کیٚنہہ لُکھ یِوان أمۍ دۄہ اَنٛنہٕ تہٕ یِم ہسا چھِ أڑۍ دول وایان أڑۍ چھِ سارنہِ وایان تہٕ اَکھ یا زٕ نفر چھِ ٲسمٕتۍ تھاوان تِتھۍ تٕے کٔرِتھ یِم ہسا زنانَن ہُنٛد لِباس زنانَن ہُنٛد پَلَو پۄشاک لاگان چھِ تہٕ باقِیَن لُکَن چھِ أمۍ سۭتۍ مَزٕ یِوان یہِ وُچھنَس تہٕ تٔمۍ سا چھِ أمۍ سۭتۍ خۄش گژھان تہٕ تِم ہسا چھِ أمۍ خوشی ہُنٛد لُطف تُلان تہٕ اَگر ہسا أسۍ ؤنۍ گاندربَل کٮ۪ن لُکَن ۂنٛدِس بٲے چارَس منٛز کَتھ کَرَو مانٛنہٕ ہسا چھِ یِوان زِ گاندربَلکٕۍ لُکھ ہسا چھِ واریاہ محبتی تہٕ لول بَرَن وٲلۍ مانٛنہٕ یِوان گاندَربَل ضلعس منٛز یِم تہِ لُکھ ہسا چھِ یِم ہسا چھِ پانہٕ وٲنۍ اتحادٕ سان تہٕ اَمنہٕ سان روزان پَنٕنۍ زندگی ہسا چھِ خۄشگَوار پٲٹھۍ بَسَر کران